یُس حظ کُلٮ۪ن ہُنٛد چھُ تُہۍ وَنان کُلۍ اَمیُک صحت بناونُک حظ چھُ اَسہِ میلان ہارٹیکَلچرَس نِش یِم ہاٹیکلچر سۭتۍ وابَستہٕ آسن تِم آفیسر ٲسۍتَن یا تِہٕنٛدۍ لۅکٔٹۍ مُلٲزِم ٲسۍتَن تہٕ اَسہِ چھُ تِمنٕے نِش یہِ زانکٲری میلان یا سا یہِ کُلٮ۪ن مُتعلِق یُس زایادٕ تَر یِمَن یہِ سا یہِ یِم فرٛوٗٹ دِوان چھِ یہِ سا یہِ ژوٗنٛٹھۍ کُلۍ اَسہِ چھُ تِمنٕے نِش یہِ جان کٲری کَران حٲصِل یہِ سا یہِ تۄہہِ کَمہِ ٹایمہٕ کُلِس کیٛاہ چھُو تۄہہِ کَرُن کھاد کَر چھِ ترٛاؤنۍ کۭژاہ چھِ ترٛاؤنۍ دوا کَمہِ ٹایمہٕ چھُ دیُن کُس دوا کَمہِ ٹایمہٕ چھُ دیُن تہٕ یا سا یہِ کُلِس اَگر کیٚنٛہہ تہِ باسہِ کُل کَمہِ سۭتۍ چھُ صحت کَران کُلِس کَمہِ سۭتۍ چھُ فرٛوٗٹ نیران زیادٕ اَگر کُلِس کیٚنٛہہ تہِ پرٛابلِم آسہِ تہٕ یہِ چھُ اَسہِ میلان سارِوٕے کھۄتہٕ زیادٕ زانکٲری چھِ اَسہِ گژھان ہاٹی یہِ ہَاٹیکَلچر کہِ طرفہٕ یہِ ہسا فراہَم بیٚیہِ چھِ یِم اَسہِ یہِ ہسا یہِ وقتہٕ وقتہٕ منٛزٕ یہِ ہسا یہِ لاگَن کِسان میلہٕ تَتھ منٛز چھِ اَسہِ یِم اَنان یِم اَتھ یہِ سا یہِ سۭتۍ وابستہٕ آسٮ۪ن زٔمیٖن دار یہِ سا یہِ تِم چھِ اَسہِ یِمَن ہَمیشہٕ یہِ ہسا یہِ زانکٲری دِوان تُہُنٛدۍ کُلۍ کِتھٕ پٲٹھۍ یہِ سا یہِ کَران صحت یہِ سا یہِ یِم کِتھٕ پٲٹھۍ دِنۍ فرٛوٗٹ یہِ سا یہِ گَلبہٕ یا یا سا یہِ اَمہِ وَرٲے تہِ کیٚنٛہہ چھُ آسان یِم برٛونٹھۍ چھِ آسان یِم بٔڈۍ زٔمیٖن دار یِمن چھُ آسان واریاہ ٹایم ہٮ۪تھ یہِ تَجرُبہٕ یا سا یہِ یِمَن چھُ آسان اَمِچ یا سا یہِ مَہارت یِم ہسا چھِ اَسہِ ہٮ۪کان اَمِچ زانکٲری دِتھ یا سا یہِ کُلۍ کِتھٕ پٲٹھۍ چھِ صحتَس منٛز روزان اَتھ کُس دوہ چھُ علاج یِم کَمہِ کھادِ سۭتۍ چھِ گژھان ہُہ یا اَتھ چھا یہِ سا یہِ یُس یہِ گرِ اَسہِ نیران چھُ گُہہ یِہوٚے چھُ اَسہِ پٮ۪وان یِم چھِ أسۍ وَنان یہِ ژھٹرٲیو سا تُہۍ اَتھ چھُ پٮ۪وان اَسہِ چوٗنہٕ ترٛاوُن تہٕ پَتہٕ ییٚلہِ یہِ پوٗرٕ سَڈان چھُ اوٚدُر چھُنہٕ یہِ پَتہٕ پٮ۪وان ترٛاوُن کیٚنٛہہ پَتہٕ ییٚلہِ یہِ پوٗرٕ سَڈن چھُ پَتہٕ چھُ اَسہِ یہِ پٮ۪وان پَنٕنٮ۪ن یِمَن کُلٮ۪ن ترٛاوُن ژوٗنٹھۍ کُلۍ ٲسۍتَن ٹَنٛگہٕ کُلۍ ٲسۍتَن یا بدل کانٛہہ کیٚنٛہہ تہِ کُلۍ ٲسۍتَن گِلاس کُلۍ ٲسۍتن تہٕ اَمہِ سۭتۍ ہسا چھُ اکھ یِوان فرٛوٗٹ نٮ۪رَان یہِ سا یہِ گَلبہٕ تہٕ بیٚیہِ ہسا چھُ اَمہِ سۭتۍ یِم صحت لَبان تہٕ بیٚیہِ چھُ اَسہِ ہاٹیکَلچر یا سا یہِ یُس مَحکَم چھُ یم تہِ چھِ اَسہِ یا سا تعلیٖم دِوان نہَ یِہَے ہسا چھُ زیادٕ یا سا یہِ بہتر روزوٕ تُہٕنٛدٮ۪ن کُلٮ۪ن ہٕنٛدِ خٲطرٕ اَگر تُہۍ دٔپِیو سٲنۍ کُلۍ گٔژھۍ صحتَس منٛز روزٕنۍ ٹھیٖک روزٕنۍ تہٕ تِم تہِ ہسا چھِ زیادٕ پرٛیفٔرَنس دِوان أتھۍ یا سا یہِ یُس اَسہِ گرِ یہِ نیران چھُ گُہہ پَتہٕ یُس یہِ تِم اَمہِ خٲطرٕ بَناوان اَسہِ دِوان اَسہِ یا سا یہِ شَڈٕ پَتہٕ دَپان یا سا یہِ یہِ شَڈَن منٛز تھٲوِو سا یہِ گُہہ اَتھ ترٛٲوِو چوٗنہٕ یا بدل کیٚنٛہہ یا سا یہِ نوٗن یا سا یہِ اَمہِ سۭتۍ ہسا چھُ یہِ سَڈان تہٕ اَمہِ سۭتۍ ہسا یا سا یہِ نیرِنٮ۪و تۅہہِ ژوٗنٛٹھۍ تہِ اَصٕل یہِ سا یہِ کُلۍ تہِ بَنٕنٮ۪و صحتَس منٛز تہٕ اَمہِ مٔزیٖد تہِ ہسا چھِ أڈۍ چھِنہٕ اَتھ سۭتۍ کَران کیٚنٛہہ أڈۍ چھِ بدل کُلٮ۪ن سۭتۍ کَران أڈۍ چھِ یا سا یہِ یمَن نہٕ ژوٗنٛٹھۍ چھِ بَنان کیٚنٛہہ کیٚنٛہہ علاقہٕ چھِ تِم تِم ہسا چھِ یا سا یہِ پھرٮ۪س بَناوان یا بدل کیٚنٛہہ بَناوان تِم تہِ چھِ تمَن یا سا یہِ کھاد واد کیٚنٛہہ ترٛاوان آب آبٕچ چھَ اَسہِ یا سا یہِ فیسلٹی آب شیران تہٕ یا سا یہِ تِم تہِ ہسا چھِ یا سا یہِ اَمہِ سۭتۍ صحت لَبان تِم تہِ چھِ طاقتَس منٛز روزان تِم تہِ چھِ پَگاہ ہٮ۪کان پَتہٕ تِم کُلۍ یا سا یہِ دَہ پَنٛژاہ ہَتھ کٔنِتھ تمَن تہِ چھُ فٲیدٕ اَمہِ سۭتۍ میلان تہٕ اَسہِ تہِ ہسا چھُ ییٚمہِ سۭتۍ میلان یا سا یہِ فٲیدٕ وۅنۍ گوٚو أسۍ چھُ زیادٕ یا سا یہِ پرٛیفر کَران یِہَے یا سا یہِ یُس یہِ مٮ۪وٕ کُل آسہِ ٹَنٛگہٕ کُلۍ ٲسۍتَن ژوٗنٛٹھۍ کُلۍ ٲسۍتَن یا گِلاس کُل ٲسۍتَن یا بدل کیٚنٛہہ تہِ کُلۍ ٲسۍتَن یُس مٮ۪وٕ دِیہِ تہٕ یا سا یہِ اتھ ہسا چھُ صِرف یوٗت و توٗت چھُ اَتھ کھاد علاج یِہَے یا سا یہِ وقتَس پٮ۪ٹھ دوا علاج اَمہِ سۭتۍ ہسا چھُ اَتھ صحت لَبان تہٕ بہٕ چھُس أسۍ چھِ تَقریٖبَن سٲری یہِ کَران اَمَے وۅنۍ ہسا چھُ اَسہِ تَجرُبہٕ تہِ گوٚومُت یُس اَتھ یا سا یہِ زٔمیٖن دار تَبقس سۭتۍ وابَستہٕ آسہِ أمِس چھُ وۅنۍ مَہارت یہِ گٲمٕژ میٛون یا سا یہِ کُل کِتھٕ پٲٹھۍ کرِ صحت اَتھ کیٛاہ چھُ مےٚ علاج اَتھ کَمہِ ٹایمہٕ کُس دوا چھُ مےٚ دیُن کۅس کھاد چھِ مےٚ ترٛاوٕنۍ تہٕ یِہَے ہسا چھ یا ہسا یہِ اَتھ کَران اَمی سۭتۍ چھِ سٲنۍ کُلۍ روٗزان صحتَس منٛز